مےٚ اوس کوٚرمُت فِلِپکارٹ پٮ۪ٹھ بوٗٹھ آرڈر تَتھ اوس کَلَر اوس تَتھ پِنٛک کَلَر یہِ بیٚیہِ کیٛاہ اوس تَتھ فیٖتہٕ اوسُس سَفید لٲگِتھ پار تہِ اوسُس سَفید لٲگِتھ مگر یُس تَتھ سُہ رنٛگ اوس سُہ اوس تَتھ ٲں پِنٛک گوٚو پَتہٕ ییٚلہِ مےٚ سُہ ووت سُہ چھُ مےٚ کَران سُہ ڈیٚلؤری باے یُس اسہِ گَھرٕ چھُ اَنان سُہ چھُ مےٚ کَران فون تہٕ فون فون تہٕ فون مگر سُہ اوس تیٛوتاہ پرٛوڈَکٹہٕ خراب گوٚو سُہ اوس نہٕ نیٚبَر کَڑُن لایق کِہیٖنۍ نہٕ گوٚو وۄنۍ مگر پَتہٕ پیٚو مےٚ مَجبوٗرَن تٔمِس پیٚو مےٚ سُہ رَٹُن تِکیٛازِ مےٚ ٲسۍ پونٛسہٕ گۄڈٔے تَتھ ترٛٲیمِتۍ آنلاین گوٚو تِم ٲسۍ نہٕ پَتہٕ رِٹٲرٕن واپَس ٲسۍ نہٕ مےٚ تِم پونٛسہٕ پَتہٕ کران کِہیٖنۍ نہٕ پَتہٕ ییٚلہِ مےٚ سُہ بوٗٹھ وُچھ ییٚلہِ مےٚ سُہ لوگ سُہ اوس مےٚ گۄڈٕنیٚتھٕے اَکھ اوس نہٕ سُہ اصٕل کِہیٖنۍ نہٕ سُہ اوس نیٚصفہٕ اوس سُہ تَتھ تِم ٹیبہٕ اورٔے درٛامژٕ سُہ اوس اورٔے تَتھ منٛز ژھیٛونمُت یُس بیٚیہِ بوٗٹَس منٛز باگ پار چھُ آسان سُہ تہِ اوس تَتھ یَیٚلٔے سُہ اوس نہٕ بوٗٹَس لٲرِتھ کِہیٖنۍ نہٕ بیٚیہِ کیٛاہ ٲں پَتہٕ ییٚلہِ مےٚ سُہ لوگ سُہ اوس مےٚ زیٛوٗٹھ گژھان گوٚو یُس مےٚ آرڈَر اوس کوٚرمُت فار ایٚکزامپٕل مِثال کے طور پر وَنو أسۍ مےٚ زَن کوٚر پانٛژتٕرٛہ پٔرسَنٹہٕ پانٛژتٕرٛہ نمبر کوٚر مےٚ یہِ آرڈَر یا پانٛژترٕٛہ سایز وَنو أسۍ سُہ اوس نہٕ پانٛژتٕرٛہ سایز کِہیٖنۍ نہٕ سُہ اوس تِمو سوٗزمُت ژَتجی سایز گوٚو رِٹٲرٕن تہِ روٚٹ نہٕ تِمو واپَس پَتہٕ کِہیٖنۍ نہٕ سُہ اوس نہٕ تیٛوتاہ پرٛوڈَکٹہٕ اصٕل کِہیٖنۍ نہٕ گوٚو مےٚ چھِ یِم مطلب مےٚ باسیٛو سُہ یہِ فِلِپکارٹٕچ کَمپٔنی چھَنہٕ ٹھیٖک کِہیٖنۍ نہٕ سُہ اوس واریاہ خراب کَمپٔنی سُہ اوسُے نہٕ اصٕل کِہیٖنۍ نہٕ نَہ ہیٛوک مےٚ سُہ پَتہٕ لٲگتھٕے نَہ ہیٛو نیٛو تٔمۍ پَتہٕ سُہ واپَس کِہیٖنۍ نہٕ تِکیٛازِ تَتھ ٲس مےٚ سٲرٕے پیکِنٛگ تہِ مطلب یُس تَتھ سُہ جلدٕ وغیرہ اوس لٲگِتھ سُہ اوس مےٚ تَتھ سورُے ژھنمُت ژٔٹِتھ تٔمۍ ووٚن پَتہٕ دوٚپُن اگر ژٕ گۄڈٔے واپَس وَنہٕ ہاکھ گوٚو گۄڈٕنیٚتھٕے ہیٚکہٕ ہا بہٕ یہِ واپَس ژےٚ نِتھ مگر ژےٚ چھُے نا وۄنۍ یہِ لوگمُت چھُی بیٚیہِ چھُے ژھنمت سورُے ژٔٹِتھ تہٕ بہٕ ہیٚکہٕ نہٕ وۄنۍ یہِ واپَس رٔٹِتھ کِہیٖنۍ نہٕ سُہ اوس نہٕ تیٛوتاہ اصٕل پرٛوڈَکٹہٕ تہِ کِہیٖنۍ نہٕ